مےٚ ہسا چھِ بیٚنہِ تہٕ بوے أکِس بیٚنہِ ہِںٛدۍ خٲطرٕ چھِ آسان بوے ضٔروٗری أکِس بٲے سٕنٛدۍ خٲطرٕ چھِ آسان بیٚنہِ ضٔروٗری بوے چھِ یُس ہَسا نیٚچِو چھِ آسان نیٚچِو ہَسا چھِ ہر کانٛہہ کٲم ہٮ۪کان کٔرِتھ یُس نہٕ کوٗر کٲم ہیٚکہِ کٔرِتھ سُہ ہَسا چھِ ہٮ۪کان نیٚچِو کٔرِتھ اَکہِ گَرٕکہِ صفٲیی خٲطرٕ ہَسا چھِ اَکھ کوٗر واریاہ زیادٕ ضٔروٗری تہٕ باقیو کامٮ۪ن ہٕنٛد خٲطرٕ اگر ہَسا اَسہِ نیٚبرِم کانٛہہ تہِ کٲم آسہِ تَتھ ہَسا چھِ یہِ نیٚچِو لَگان لایک اگر ہَسا اَسہِ گَرٕ آسہِ صاف سُتھرٕ تھاوُن امہِ خٲطرٕ چھِ اَکھ کوٗر واریاہ زیادٕ ضٔروٗری امہِ خٲطرٕ ہَسا چھِ یہِ بیٚنہِ واریاہ زیادٕ ضٔروٗری بیٚیہِ ہَسا چھِ واریاہ زیادٕ کامہِ أمِس کورِ آسان گَرَس رٕلیٹٕڈ پَتہ یۄس کوٗر یۄس کٲم نہٕ یۄس کٲم نہٕ یہِ بوے ہیٚکہِ کٔرِتھ سُہ ہَسا چھِ ہٮ۪کان بیٚنہِ ایٖزِلی کٔرِتھ بیٚیہِ ہَسا چھِ یہِ بیٚنہِ واریاہ اَصٕل ٹرٛیٖٹ کَران أمِس بٲیِس تِکیٛازِ بےٚ بٲے سٕںٛدۍ خٲطرٕ ہَسا چھِ اَکھ بیٚنہِ ضٔروٗری اگر ہَسا بہٕ چھَس بہٕ چھَس پانہٕ بی اے اٮ۪ل اٮ۪ل بی کَران میٛٲنِس بٲیِس چھُنہٕ تیُتھ اِنٹرٛسٹ پَرنَس سۭتۍ کینٛہہ سُہ ہَسا چھِ کینٛہہ بِزنِس کَران سُہ ہَسا چھِ اَمہِ خٲطرٕ بِزنِس کَران تِکیٛازِ تٔمۍ سٕنٛدِس مٲلِس ماجہِ گژھِ آرام یُن تٔمۍ سُنٛد عیال گژھِ اَصٕل پٲٹھۍ پَکُن تہٕ بیٚیہِ ہَسا بیٚیہِ ہَسا چھِ اَمہِ خٲطرٕ تہِ ضٔروٗری سُہ نہ سا چھُنہٕ یَژھان کُنہِ قٕسمٕچ سختی گژھِ میٛانہِ میٛانہِ بیٚنہِ میٛٲنِس مٲلِس ماجہِ یِنۍ بیٚیہِ ہَسا چھِ یہِ بیٚنہِ واریاہَن تِمَن کامٮ۪ن لَگان بٲیِس یِمَن کامٮ۪ن ضوٚ یِمَن کامٮ۪ن ہِنٛدۍ خٲطرٕ ضٔروٗری چھِ بیٚنے آسان یہِ بوے ہَسا چھِ اَسہِ یہِ بوے ہَسا چھِ اگر مارکیٹَس منٛز کانٛہہ کٲم آسہِ گٔژھِتھ یَتھ منٛز نہٕ بیٚنہِ ہیٚکہِ زیادٕتر گٔژھِتھ کینٛہہ تَتھ مارکیٹَس منٛز ہَسا چھِ یہِ بوے گژھان دۄیِم ہَسا چھِ بیٚنہِ ہَس چھِ أکہِ گَرٕکہِ خٲطرٕ ضٔروٗری تِکیٛازِ گَرٕچ کانٛہہ کہِ کانٛہہ تہِ کٲم چاہے سُہ بَتہٕ رَنُن چھُ سیُن رَنُن چھِ چاے کَرٕنۍ چھِ بیٚیہِ یِم کامہِ چھِ گَرَس آسان تمہِ خٲطرٕ ہَسا چھِ یہِ بیٚنے آسان یا گَرٕ گَرُک صاف سُتھرٕ گَرٕچ صفٲیی یہِ سٲرٕے کٲم ہَسا چھِ اَکھ بیٚنے کَران مگر بٲے سُنٛد آسُن تہِ ہَسا چھِ ضٔروٗری ییٚلہِ بوے اَنہِ دۄہَس بِزنِس پٮ۪ٹھ یِم رۄپیہِ دَہ کَمٲوِتھ اَدَے دیہِ أمِس بیٚنہِ پنٛنہِ آرام تہٕ اَدَے دیہِ پنٛنِس مٲلِس ماجہِ آرام اَکھ بوے تہِ بوے تہِ چھُ ضٔروٗری آسُن تہٕ اَکھ بیٚنہِ تہِ ہَسا چھِ ضٔروٗری آسٕنۍ